اگر أسۍ لوکَل ٹَرٛانَسپوٹٕچ کَتھ کَرو سٲنِس یَتھ بڈگام ڈِسٹِرٛکَس منٛز اَسہِ چھُ سوموٗز چھِ اَیٚوِیلَیبٕل آسان أسۍ لۄکُٹ ٹَرٛانَسپوٹ چھُ کینٛہہ مِنی بَسٕز چھِ پَکان ییٚمہِ سۭتۍ أسۍ سَفر چھِ کَران یا یَنہٕ پؠٹھ اَسہِ وَنہِ ٹرٛین تہِ اَیٚویلَیبٕل گٔے ٹرٛین سٕٹاٹ گٔے تمہِ سۭتۍ تہِ آیہِ واریاہ زیادٕ سہوٗلِیات اَسہِ سَفر کرنَس منٛز یَتھ منٛز زَن ٲسۍ اَکہِ ڈِسٹرکٹہٕ پؠٹھ بیٚیِس ڈِسٹرکَس تام واریاہ کَم ٹایِمَس منٛز چھِ واتان واریاہ أکِس مَحدوٗر ٹایمَس منٛز چھِ واتان یا تَمہِ برونٛٹھ اگر أسۍ کَتھ کَرو ٹرٛینہِ برونٛٹھ ٹایِمَس منٛز اَسہِ اوس پیٚوان گۄڈنؠتھ أکِس ڈِسٹرکَس منٛز سریٖنگر واتُن تَمہِ پَتہٕ اوس پَیوان تَمہِ ڈِسٹِرک پؠٹھ بیٚیِس جایہِ پَتہٕ گٲڑۍ وٕچھِنۍ تَتہِ پؠٹھ بیٚیِس ڈِسٹِرٛکَس منٛز واتُن سُہ واریاہ زیادٕ لَانٛگَیٚسٹہٕ گژھان سَفر واریاہ زیادٕ دوٗر گژھان سَفر تہٕ یَنہٕ پؠٹھ اَسہِ یِمَن ٹَرٛین سٕٹاٹ گٔے تَنہٕ پؠٹھ چھُ واریاہ زیادٕ کَم ٹایمَس اَندَر انٛدَر ہؠکان أسۍ اَکہِ ڈِسٹِرک پؠٹھ بیٚیِس ڈِسٹِرکَس واریاہ ایٖزِلی وٲتِتھ تہٕ واریاہ کَم ٹایمَس منٛز وٲتِتھ تہٕ باقٕے فیسَلٹیٖز چھِ اَسہِ سارے اَیٚوِیلَیبٕل بَڈگٲمِس ڈِسٹِرکَس منٛز مِنِی بَسٕز چھِ آٹوز چھِ وۄنۍ چھِ نِولی یِم بَیٹرِی آٹوز چھِ یِم تِم چھِ چلان تِمو سۭتۍ چھِ واریاہ زیادٕ یِم نزدیٖک جایَن پؠٹھ اَکہِ جایہِ پؠٹھ بیٚیہِ جایہِ چھِ پکَناوان کینٛہہ یِم نِیَرباے پٕلَیسٕز چھِ آسان یِمَن جایَن نہٕ بَجہِ گاڑِ چھِ ہؠکان وٲتِتھ کہیٖنۍ تہٕ واریاہ زیادٕ اَصٕل فَیسَلٹیٖز چھےٚ یَتھ ڈِسٹِرکَس منٛز تہٕ لوکَل ٹَرٛانَسپوٹ چھُ واریاہ بہتَریٖن